مگر وۄنۍ حَظ کَریٛو مےٚ یہِ دوٚیم بیٛاکھ اکھ پرٛوڈَکٹہٕ اوس مےٚ آرڈَر کوٚرمُت یُس یہِ پرٛوڈَکٹہٕ مےٚ آرڈَر اوس کوٚرمُت مےٚ حظ اوس کوٚرمُت آرڈَر کَریٛو مےٚ اِیرفون اَکھ مےٚ کَریٛو سُہ اِیَربڈ کَریٛو مےٚ آرڈَر مگر مےٚ نِش یُس اِیرفون واتان چھُ سُہ ہسا چھُ واتان سُہ وایَردار یُس یہِ وایردار پرٛوڈَکٹہٕ یہِ نَہ سا اوس نہٕ مےٚ ضروٗرت کیٚنٛہہ یُس میٛون آرڈَر اوس سُہ اوس اَصلی اوس سُہ اَِیربڈ یعنی وایرلیٚس اِیرفون اوس مےٚ ضروٗرت مگر یِمو چھُ مےٚ بدل اَکھ اِیر فونَا سوٗزمُت مےٚ نَہ حظ اوس نہٕ یہِ اَکھ اِیرفون ضروٗرت کیٚنٛہہ یہِ اَکھ ایرفون میلہِ ہا مےٚ ییٚتین مارکیٚٹس منٛز اسہِ چھِ یِم نیٚبرَٕکنہِ یِم اِیرفون بیٚیہِ چھِ سَستہٕ قیٖمَت قۭمتَس پٮ۪ٹھ سو وۄنۍ چھُسو بہٕ تۄہہِ رِکویٚسٹہٕ کَران یا نِیو یہِ پرٛوڈَکٹہٕ پرٛوڈَکٹہٕ رٔٹِو سا واپَس یا کٔرِو مےٚ تُہۍ رِفنٛڈ رِفنٛڈ خٲطرٕ بہٕ ہسا چھُسو یہِ کیٚنسَل کَران یہِ پرٛوڈکٹہٕ یہِ چھُسو بہٕ واپَس کَران تۄہہِ ڈیٚلوَر تہٕ مےٚ ہسا دیٖزیٛو یا کٔرۍ زیٛو مےٚ یہِ رِفنٛڈ یا سوٗزِ زیٛو مےٚ پنُن اَکھ اصٕل پرٛوڈَکٹہٕ بہٕ نَہ ہسا چھُس خۄش تُہنٛد اَتھ سٔروِس ہنٛد کیٚنٛہہ باقٕے وَالسَلام